اَسَلامُ علیکُم مےٚ حظ ٲس یہِ طوطا طوطا بانو اَصٕل پٲٹھۍ پیش یِوان یہِ حظ ٲس مےٚ اَصٕلۍ پٲٹھۍ ہیٚچھناوان یہِ حظ ٲسۍ مےٚ اَصٕل پٲٹھۍ ہیٚچھناوان بٔنیان ووننہِ یہِ حظ ٲس مےٚ اَصٕل پٲٹھۍ تھاوان بٔنیان ووننہِ مےٚ حظ اوس سُمبلہٕ پٮ۪ٹھ پٮ۪وان گنَس تان گژھُن أمِس طوطہ بانوَس سہ سۭتۍ طوطہ بانوٕنۍ نِش یِم کہ کامہِ ہیٚچھنہِ گژھنہِ یہِ حظ ٲس مےٚ اَصٕل پٲٹھۍ ہیٚچھناوان بٔنیان وونٕنۍ بٔنیان وونٕنۍ مےٚ حظ ٲسۍ اَتھ بٔنیان ہیٚچھنَس لَگان زٕ رٮ۪تھ یہِ حظ ٲس مےٚ دۄیہِ ریٚتہِ پٮ۪ٹھ یہِ طوطہ بَانو یہِ ہہ یہِ کَران کٲم کَران ٹرٛین یہِ طوطہ بانو پَتہٕ حظ ٲسٕس بہٕ مےٚ نہٕ حظ ٲس نہٕ آسان گاڑِ خرٕچ تہِ خاص کِہیٖنۍ بہٕ حظ گاڑِ خرٕچ تہِ ٲس نہٕ مےٚ آسان کِراے کِہیٖنۍ بہٕ حظ ٲسٕس سُمبلہٕ پٮ۪ٹھ پٔتھٕرۍ کِنۍ اَکہِ کھہہ مٔنٛزۍ کھہہ مٔنٛزۍ واتان پَنُن گَرٕ گَنَس تان پَتہٕ حظ ٲس یہِ طوطہ بانو وَنان وۄنۍ کَتہِ گژھکھ ژٕ بہہ بَجے گَنَس تان بَتہٕ کھیٚنہِ ژٕ چھکھ اَپٲرۍ چھی کھہہ مٔنٛزۍ واریاہ دوٗر گژھُن بہٕ حظ ٲسٕس پَتہٕ حظ ٲس نہٕ مےٚ یہِ گَنَس تان دِوان بَتہٕ کھیٚنۍ گژھنہٕ کِہیٖنۍ پَتہٕ حظ ٲسٕس بہٕ صُبحُک بَتہٕ کھٮ۪وان أتی طوطہ بانو نِش بیٚیہِ حظ ٲسٕس چٮ۪وان ژورِ بَجہِ ہِنٛز چاے طوطہ بانو نِش پَتہٕ حظ ٲسٕس پَتہٕ حظ ٲس مےٚ وَنان ژٕ نیٚر ژوری بَجہِ گَرٕ پَتہٕ حظ ٲسٕس بہٕ ژورِ بَجہِ واتان گَنَس تان ژٕ ژورِ بَجہِ بہٕ حظ ٲسٕس طوطہ بانوٕنہِ سُمبلہٕ سُمبلہٕ یہِ ہہ یہِ کران کٲم پَتہٕ حظ ٲسٕس بہٕ سُمبلہٕ نیران طوطہ بانو نِش پَتہٕ حظ ٲسٕس بہٕ واتان شےٚ بَجے گَنَس تان پَتہٕ حظ لوٚگ مےٚ بٔنیان ووننَس لٔگۍ مےٚ لگ بگ زٕ رٮ۪تھ ہیٚچھان پَتہٕ حظ مۄکلٲونَس بہٕ أمۍ طوطہ بانوَن بٔنیان ووٗنِتھ پَتہٕ حظ ہیٚچھنٲونَس بہٕ امہِ موزٕ تہٕ اَتھٕ پَنجہِ تَتھ تہِ حظ ہیوٚچھ مےٚ تَتھ تہِ حظ ہیٚچھۍ لوٚگ مےٚ رٮ۪تھ کھنٛڈ ہیٚچھان مگر امہِ حظ ہیٚچھنٲونَس بہٕ اَصٕل پٲٹھۍ بنیان موزٕ ٹوپہِ وَنٛنہِ اَتھٕ پَنٛجہِ وَنٛنہِ مگر بہٕ حظ چھَس أمِس طوطہ بانو ہِنٛز شُکُر گُزار یہِ حظ ٲس مےٚ اَصٕلۍ پٲٹھۍ پیش یِوان یہِ حظ ٲس مےٚ اَتھٕ ہیٚچھۍ ہیٚچھۍ رٔٹھۍ رٔٹھۍ ہیٚچھناوان خۄدا تھٲینَس حظ صحت سلامَت مےٚ حظ روٗد یہِ یادگار امہِ طوطہ بانو ہیٚچھنٲونَس بہٕ بہٕ تہِ حظ بہٕ تہِ حظ چھَس وَن پَنٛنہِ اَتھٕ رۄپیہِ دہ کَماوان بہٕ تہِ حظ چھَس وَن پَنٛنہِ اَتھ رۄپیہِ دَہ کَماوان بہٕ تہِ نہ حظ چھَس نہ وَن خاندارَس محتاج روزان کِہیٖنۍ رۄپیَن دہَن بہٕ تہِ حظ چھِ وَن رۄپیہِ دَہ کَماوان مےٚ نِش اَتھ چھِ اَکھ بیاکھ خٔریٖدار یِوان تِمَن حظ چھَس بہٕ اَتھٕ پنج دِوان ووٗنِتھ ٹوپہِ دِوان ووٗنِتھ بٔنیان دِوان ووٗنِتھ تہٕ مےٚ تہِ حظ چھِ تِم رۄپیہِ دہ رۄپیہِ دہ دِوان مگر مےٚ حظ روٗد یہِ زِندگی منٛز یادگار أمِس طوطہ بانوِ ہُنٛد یہِ حظ ٲس مےٚ کَران کٲم یہِ حظ ٲس مےٚ اَصٕل پٲٹھۍ ہیٚچھناوان بیٚیہِ حظ ٲسٕم اَصٕل پٲٹھۍ کھٮ۪ن چٮ۪ن دِوان پتہٕ حظ ٲسٕس بہٕ کَران کٲم پَتہٕ حظ ٲسٕس بہٕ کَران کٲم مگر بہٕ حظ ٲسٕس سٮ۪ٹھاہ محنت کَران بہٕ حظ ٲسٕس پٔتھٕرۍ سُمبلہٕ پٮ۪ٹھ گنَس تام گژھان اَسہِ حظ اَتہِ حظ اوس اَتہِ حظ اوس سُمبلہٕ مٲلہٕ لَگان أسۍ چھِ طوطہ بانو تہٕ بہٕ حظ آن بہٕ ٲسۍ یِکوَٹہٕ آسان گژھان اَتھ مٲلَس منٛز پَتہٕ حظ ٲس أمِس طوطہ بانَوَس پونٛسہٕ آسان پَتہٕ حظ ٲس یہِ کھٮ۪ن کھٮ۪ن چیٖز ہٮ۪وان چیٖز ہٮ۪وان یہِ حظ ٲس مےٚ تہِ دِوان